سٲنکِس مل سٲنِس مُلکَس یعنی ہِندوستانَس منٛز چھِ کیژھو دِہایو پٮ۪ٹھ یِم زَن نٔے یِمو سۭتۍ أسۍ پونسہٕ کَماونٕکۍ ذٔریعہٕ چھِ آمٕتۍ یِمو منٛز ٲسۍ اکھ خاص کِردار چھُ بَنومُت یوٗٹوٗبَن تہٕ اکھ نَفرعام نَفر یُس آسان چھُ سُہ چھُ یوٗٹوٗبَس پٮ۪ٹھ پَنُن کَنٹینٹ بَناوان یعنی پَنٕنۍ ویٖڈیو کانٛہہ تہِ یا سُہ ٹریولر ٲسۍ تن سُہ ویٖڈیو ٲسۍ تَن ؤلاگر ٲسۍ تن پَرناوَن ٲسۍ تن یا کانٛہہ تہِ ویٖڈیو آسہِ بَناوان تہٕ تٔمِس چھِ لُکھ پَتہٕ سَبسکریب پتہٕ کران تہٕ تٔمِس چھِ یوٗٹوٗب کہِ طرفہٕ واریاہ پونسہٕ زینَس میلان یوٗٹوٗب چھُ اکھ سُہ ذٔریعہٕ پونٛسہٕ کَماونُک یَتھ پٮ۪ٹھ گۄڈٕنیٚھ لُکھ چھِ سٮ۪ٹھاہ محنت کران زِ اَسہِ گژھِ لُکھ أسۍ ماے اور واپَس کَرٕنۍ تہٕ یوٗتاہ چھِ تِم محنت کران تِمن چھُ واریاہ وقت لَگان اَسہِ أمۍ پَنٕنۍ اَتھ کامیاب گژھنَس وۄنۍ یوٗٹوٗب چینَل کامیاب کرنَس منٛز اَتھ منٛز چھِ پیٚوان سٮ۪ٹھاہ محنت کرٕنۍ تہٕ أتی چھِ یِم محنتُک پھل میلان تہٕ أتی چھِ یِم پونٛسہٕ ہٮ۪کان کَمٲیِتھ یوٗٹوٗب پٮ۪ٹھ یوٗٹوٗب پٮ۪ٹھ چھُ لُکَن تہِ اکھ فٲیدٕ میلان زِ أسۍ چھِ ہٮ۪کان پٔرِتھ اَمہِ پٮ۪ٹھ یا باقٕے تہِ چیٖز چھِ ہٮ۪کان أسۍ کٔرِتھ بیاکھ یُس اکھ نٔو چھُ آمُت سُہ چھُ کومیٖڈِین اکھ نَفر چھُ آسان یا نَفر یا زٔنۍ چھِ آسان تِم چھِ أکِس جایہِ یا کُنہِ جایہِ ییٚتنس تہِ لُکھ آسن جمع تَتین گژھان تہٕ پَنُن کِردار اَدا کران زِ تِم چھِ اَسناوان لُکَن یِتھ پٲٹھۍ زَن لُکَن اَسناوان زِ لُکھ چھِ سٮ۪ٹھاہ خۄش یا مُتٲثر تِمَو سۭتۍ گژھان زِ تِم چھِ پَتہٕ تِمَن پونٛسہٕ دِوان ییٚمِس یوٗتاہ یژھہِ آسہِ تٔمِس تیوٗتاہ دِوان یہِ چھُ اکھ خاص کِردار سانِس زِندگی منٛز لُکھ اَسناوٕنۍ تہٕ پَتہٕ تٔتھی سُہ زٔریعہٕ اَپناوُن پَنٕنہِ کَمایہِ منٛز یہِ چھُ اکھ خاص کَمٲے یُس سٲنِس ہِندوستانَس منٛز ؤنیُک تام پٔتمیٚو کہنٛہہ ہو دِہایو پٮ۪ٹھ بَنیمٕژ چھِ بیاکھ چھُ آمُت تہٕ ییٚتہِ چھُ لُکھ یُس باقٕے یِم ڈریوٲرٕس چھِ یِم چھِ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھان تہٕ پَتہٕ پَننٮ۪ن لُکَن ہاوان تہٕ یِمَن چھِ یِم چھِ اَمہِ پٮ۪ٹھ تہِ پَنُن روزگار ہٮ۪کان زیٖنِتھ یِم زَن سٲنۍ یَنگ پیٖپٕل چھِ سٲری چھِ درامٕتۍ یوٗٹوٗبَس پٮ۪ٹھ کامیاب گژھنہٕ خٲطرٕ مَگر یہِ چھِ کَتھ اکھ زِ پرٮ۪تھ کانٛہہ گژھِ نہٕ یوٗٹوٗبَس پٮ۪ٹھ کامیاب کیٚنہہ سانٮ۪ن جَوانن پَزِ سونچُن زِ اَسہِ پَزِ بیٚیہِ کانٛہہ کٲم کَرٕنۍ یِتھ پٲٹھۍ زَن اکھ پروپوگنڈا چھُ بَنیومُت نیٖٹ یا جے ڈَبَل ای کالِفاے کَرنَس اَگر تم تَتھ منٛز تہِ چھِ محنت کران ییٖژ یوٗتاہ تِم یوٗٹوٗب کریٹ کَنٹینٹ کریٹِنگ منٛز چھِ کران تہٕ تٕم ہٮ۪کَن آرام سان یوٗٹوٗب یا آیۍ آیۍ ٹی یا ایمٕز یا میڈِکل کالجن منٛز پَنٕنۍ سیٖٹ بَنٲیِتھ تہٕ پَنٕنۍ زِندگی کامیاب گٔژِتھ یا بیاکھ اکھ ذٔریعہٕ چھُ کَمایہِ ہُند سُہ گوٚو بِزِنٮ۪س محنت چھِ پرٮ۪تھ کُنہِ منٛز لَگان تہٕ بِزنٮ۪سس منٛز تہِ چھِ محنت لَگان تہٕ اَتھ منٛز چھِ شُروٗواتَس منٛز گۄڈٕ کیٚنہہ پونٛسہٕ لَگان شُروٗواتَس منٛز چھُنہٕ اَتھ تیوٗت نَفع کیٚنہہ تہٕ اَلبتہ تہٕ پَتہٕ چھُ اَتھ نَفع ہٕے نَفع یہِ چھُ اکھ واریاہ اَصٕل کٲم اَگر کانٛہہ ینگ پیٖپٕل یِژھہِ کَرُن سُہ ہٮ۪کہِ کٔرِتھ باقٕے چھِ یَنگ یِم چھِ باقٕے چھِ یَژھان سٲنِس ہِندوستانَس منٛز صرف نیٖٹٕس تہٕ جے ڈَبٔل ایٖیَس پَتہٕ لٔگمٕتۍ یِم بہٕ چھُس یِمن یَژھان وَنُن زِ اَمہِ وَرٲے تہِ چھُ زِندگی منٛز کامیاب گژھنہٕ خٲطرٕ باقٕے طٔریٖقہٕ یِتھ پٲٹھۍ زَن بِزنٮ۪س مین چھُ کَنٹینٹ کریٹِنگ چھِ یوٗٹوٗب چھُ ٹریولر چھُ باقٕے ویٖڈیو بَناوان چھِ لُکھ اَسناوٕنۍ چھِ ریٹِنگ یعنی یُس ریٹر آسان چھُ لٮ۪کھان کِتاب لٮ۪کھان یا کٲنٛسہِ شَخصیَت پٮ۪ٹھ کانٛہہ چیٖز لٮ۪کھان یا کانٛہہ ناوَل یا داستان لٮ۪کھان یا کانٛہہ آرٹِسٹ چھُ آسان یُس کٲنسہِ ہُند شٔکٕل چھُ بَناوان تہٕ تٔمِس چھُ تَتھ پٮ۪ٹھ سٮ۪ٹھاہ پونٛسہٕ زینان یا کانٛہہ سِنگر چھُ آسان یا کانٛہہ بیٚیہِ کانٛہہ محنت کٔرِتھ ہٮ۪کہِ سُہ بِزنٮ۪س پَنُن برونٛہہ بَناوِتھ یا کانٛہہ دُکان چھُ چَلاوان یا کانٛہہ چاے چھُ بَناوان تہٕ لُکَن دِوان تہٕ پَتہٕ تمہِ سۭتۍ پَنُن روزگار کَماوان تہٕ یا کانٛہہ ڈریور چھُ آسان کٲڑۍ چھُ چَلاوان گٲڑۍ چھُ چلاوان تہٕ پَنُن روزگار کَماوان یا بیاکھ یا بیٚیہِ چھ آسان کیٚنہہ زِ تِم چھِ ہٮ۪کان پَنُن روزگار کَمٲوِتھ یا سانہِ کٔشیٖر منٛز وُچھو اَگر أسۍ وُچھو ییٚتہِ چھُ سٲنِس ہِندوستانَس منٛز چھِ اکھ اَصٕل یم میوٕ کار چھُ میوٕ کار ہٮ۪کَن کٔرِتھ باقٕے چیٖز ہٮ۪کَن کٔرِتھ یِمو سۭتۍ تِم پَنُن روزگار ہٮ۪کَن کَمٲوِتھ